سلام علیکُم وَرحمتُہ اللہِ وَبَرَکاتہ جِناب تُہۍ چھِ حظ ٹھیٖک اَصٕل پٲٹھۍ حظ منٛصوٗر چھِو حظ تُہۍ ہَے مےٚ بوٗز تُہۍ چھُو کُلۍ دوا کٕنان ٹھیٖک حظ مےٚ حظ اوس کُلۍ دَوا ضروٗرت ییٚمہِ موٗجوٗب حظ اَز چھِ حظ تۅہہِ پیی تِم سۄ یَتھ زرٮ۪ن زال تِم کھۄڈٕ کیٚمۍ ہِوۍ لٔگۍمٕتۍ کُلٮ۪ن تَتھ خٲطرٕ اوس مےٚ دوا ضروٗرت مےٚ چھِ کُلۍ گٲمٕتۍ خراب اَہَن حظ اَسہِ حظ چھِ زٔمیٖنَن ترٛٮ۪ن ترٛکَن چھَکُن لیٖٹر حظ لگان تٕرٛہ لیٖٹر ژوٗنٛٹھۍ حظ وٲلۍ وۅنۍ چھِ تِمَن کُلٮ۪ن سۄ ہاے ہِش کھٔتمٕژ بیٚیہِ سُہ زرٮ۪ن زال تِم کھۅڈٕ کیٚمۍ توڑ چھُنہٕ بَنان باغَس منٛز گژھنُے پانہٕ حظ سُہ چھُ سُہ اوسوٕ تۄہہِ بایَس یہِ چھِ گۄڈنِکہٕ پٮ۪ٹھٕے سارِنٕے خراب اَسہِ اوس سورُے دوٚدمُت زَن سُہ پَن تہِ دوٚدمُت کُلٮ۪ن کھوٚتمُت سُہ کرٛہنٮ۪ر بیٚیہِ یِہےَ سُہ زرٮ۪ن زال اَہَن

یہِ چھا اَسہِ میکُک چھُو حظ تُہۍ میکُک میکُک کۭتِس گژھان اَکھ لیٖٹر پنٛداہ شَتھ

کِہیٖنٛۍ تہٕ کِہیٖنٛۍ نہٕ ٹھیٖک تیٚلہِ حظ اننٲوِو تُہۍ پَنٕنہِ دُکانُک ایٚڈرَس تہٕ تیٚلہِ واتہٕ بہٕ توٗرۍ پَتہٕ اَہَن حظ ناو دُکانَس دُکانَس کیٛاہ چھُو تۄہہِ ناو ٹھیٖک حظ چھُ ٹھیٖک حظ چھُ صُبَحن ووتُس بہٕ تہٕ تُہۍ کٔژِ بَجہِ چھِو آسان دُکانَس پٮ۪ٹھ اَہَن حظ

تُلِو حظ ٹھیٖک چھُ تُلِو حظ بِہِو خۄدایَس حَوال